آ یُس ٹیوٗشن چھُ آسان کلاسو پتہٕ مطلب ژورن بجن تانۍ چھُ آسان کلاس تمہِ پتہٕ چھُ اکثر گژھان ٹیوٗشن سٹاٹ یا صُبحٲے یا مورننگس منٛز صُبحہٕ کِس وقتس منٛز یا ژیٖرۍ کِس وقتس منز چھُ اکثر اگر کٔشیٖرِ ہِنٛز اگر کتھ کرو ٹیوٗشن گژھان بچن خٲطرٕ سٹاٹ مگر آ یُس یہِ ٹیوٗشن چھُ یہِ چھُ فٲیدٕ مند تہِ اصل تِکیازِ اَمہِ سۭتۍ چھُ بچن یہِ تہِ تِمن برٛونٛہہ کُن آسہِ کرُن تتہِ چھُ تِمَن ونان کہِ کِتھ کٔنۍ چھُ پرُن سورُے کینٛہہ چھُکھ اَصل پٲٹھۍ پرناوان تہٕ مگر اگر سکوٗلن منز پرناونہِ اَصل پٲٹھۍ تیٚلہِ چھُنہٕ ٹیوٗشن ہِنٛز کہیٖنۍ تہِ ضروٗرتھ مگر سکوٗلَن منٛز چھُنہٕ ییٚتہِ پرناوان اَصل پٲٹھۍ کِہیٖنۍ ییٚمہِ کہِ وجہ سۭتۍ چھُ ٹیوٗشن سینٹرن منٛز پیرنٹ ترٛاوان پَننٮ۪ن بچن تِکیازِ تتہِ چھُ زیادٕ اصل دیان دوان تہٕ سیٚلبس تہِ چھُ کران وقتس پٮ۪ٹھ تِم کمپلیٖٹ تِم چھ واریاہ زیادٕ محنت کران بچن پٮ۪ٹھ تَتھ چھُ واریاہ زیادٕ سایڈ اِفیکٹ تہِ لایک اتھ چھُ واریاہ زیادٕ پونٛسہٕ پیوان ترٛاوٕنۍ یا بچن چھُنہٕ پتہٕ ٹایِم ملان باقین کامٮ۪ن خٲطرٕ کینٛہہ سُہ تٔمِس چُھ پٮ۪وان صِرف أتھی رلیٹڈ پرنہٕ کِس رِلیٹڈ ژورن بجن تانۍ سکوٗل تَمہِ پتہٕ ٹیوٗشن تمہِ پتہٕ بیٚیہِ کینٛہہ تہِ باقین سۭتۍ چھُنہٕ تٔمِس روزان پتہٕ دیان کِہیٖنۍ گِندُن درٛۄکُن تہِ چھُ زنٛدگی منٛز ضروٗری یا باقٕے چیٖزن خٲطرٕ تہِ چھ ضروٗری امہِ موجوٗب چھ ٹیوٗشنس یُس چھُ اتھ چھُ کینٛہہ فٲیدٕ تہِ مگر کینٛہہ نقصانات تہِ تہٕ اوٚورآل اگر وٕچھو ٹیوٗشن چھُ واریاہ اصٕل اگر یہِ چھُ ہٮ۪لٕپ کران بچَس پنُن ڈریٖم ایٚچیٖو کرنس منٛز